ہِندوستانَس منٛز چھُ وٕنکیٚس زیادٕ یُس غزا کھٮ۪نہٕ چھُ یِوان یُس پَسنٛد چھِ کَران سۄ چھِ دال روٹی تِکیازِ زیادٕ پاپٕلیشن ہِندوستانَس چھِ کھٮ۪وان دال روٹی تہٕ کم کینٛہہ کٮ۪نژاہ چھِ کھٮ۪وان یہِ ہَسا یہِ بَتہٕ یَتھ وَنان چھِ چاول رایِس تہٕ بیٚیہِ چھِ تٔمۍ مٔزیٖد تہِ واریاہ ڈِشِز یِوان بَناونہٕ گَرَن منٛز آن ڈے ٹُو ڈے بیسِس دۄہَے دۄہَے پٮ۪ٹھ چھُ یِوان بَناونہٕ واریاہ ڈِشِز فار ایٚگزامپٕل کینٛہہ چھِ بَناوان یہِ ہَسا یہِ آلوٗ کَپ پَراٹا ٲلوٗ پَراٹھ چھِ بَناوان گَرِ یا أڈۍ چھِ آن ڈے ٹُو ڈے بیسِز بَناوان حٔلوٕ حٔلوٕ چھِ بَناوان گَرِ یا سٔہ فیٖریٖن چھِ یِوان بَناونہٕ آن ڈے ٹُو ڈے بیسِز اگر أسۍ تڑکہٕ وٕچھو کینٛہہ سُپایسی چھِ بَناوان کینٛہہ تَتھ منٛز چھِ ہٮ۪کان أڑۍ بَنٲیِتھ تِم میگی چھِ یِوان بَناونہٕ سُپایسی فُڈ

تہٕ واریاہ ڈِشِز تہِ چھِ بیٚیہِ بَنان آن ڈٕٹے اَلَگ أڑۍ چھِ سامبَر چھِ کھٮ۪وان أڑۍ یا ڈوسا چھِ کھٮ۪وان یِوان گَرَن منٛز بَناونہٕ عام زِندگی منٛز چھِ نَمٕے ڈِشِز یِوان البتہ یُس زیادٕ فُڈ ہِندُستانَس منٛز پَسنٛد چھُ مِثال یُس آن ڈے ٹُو ڈے بیسِز پیٚوان صُبحس تہِ کھیٚون شامَس تہِ کھیٚون تہٕ سُہ چھُ یِوان کھیٚنہٕ زیادٕ دال روٹی دال چھُ یِوان زیادٕ یہِ ہَسا یہِ پَسنٛد کَرنہٕ ہِندوستانَس اَندَر تہٕ کینٛہَن پانٛٹَن منٛز چھِ کھٮ۪وان توٚمُلہٕ تہٕ زیادٕ چھِ دالٕے کھٮ۪وان تہٕ باقٕے یِم دۄہَے دۄہَے یِم بَناوان چھِ ڈِشِز تَتھ منٛز چھِ یِوان نَمَے کُنہِ ساتہٕ چھِ بَٹَر چِکَن کھٮ۪وان کانٛہہ بَنٲیِتھ یا کُنہِ ساتہٕ چھِ کانٛہہ کَران یہِ ہَسا یہِ ماز کَران فرٛاے میٖٹ کَران فرٛاے تَتھ بَناوان کینٛہہ ڈِشِز تہٕ نَمَے چیٖز چھِ گَژھان یہِ ہَسا یہِ روزمَرا زِندگی منٛز اِستعمال